سٲنِس اِنٛڈیاہَس منٛز چھِ واریاہ زیادٕ ٹرٛانسپورٹ لایِک ٹرٛین چھِ روڈٕز چھِ واریاہ واریاہ ٹرٛیٚفِک جامٕز چھِ بیٚیہِ چھِ نہٕ یہِ ییٚتہِ چھ واریاہ جام گژھان مُشکِلات چھِ یِوان ییٚلہِ زِیادٕ ٹرٛیٚفِک چھُ گَژھان بیٚیہِ چُھ ٹرٛیٚفِک چھُ واراہ زِیادٕ اَمہِ سۭتۍ